عبدالسَلام بٹ غلام حسن بٹ بٔشیٖر احمد بٹ زُبیر احمد بٹ محمد عاقب اُویس احمد ڈار گُلشنہ جان سُلہٕ کاک